گۄڈٕنِچ حظ چھِ آندھراپردیش دوٚیِم حظ چھِ گَوا ترٛیٚیِم حظ چھِ بِہار ژوٗرِم حظ چھِ کَرناٹکا پوٗنٛژِم حظ چھِ مَدھیا پردیش